ہاں بالکل بہٕ چھِس اَکھ ٹیلنٹٕڑ سٕژ مےٚ چھُ واریاہ ہر قٕسمٕکۍ یِم تَگان بَناوٕنۍ چاہے مےٚ کانٛہہ تہِ ڈِزاین دَپَن بہٕ چھٮ۪س تِم بَناوان مےٚ نِش چھِ واریاہ دوٗرِم کَسٹمَر یِوان پَنٕنۍ پَلو سُونہٕ خٲطرٕ بہٕ چھٮ۪س تِمَن تَمے قٕسمٕکۍ بَنا پَلو بناوان یِتھ پٲٹھۍ مےٚ تِم دَپان چھِ یہِ چھِ مےٚ خۄدایَن یہِ ہُنر دیُٚتمُت مےٚ چھٮ۪س نہٕ کُنہِ جاے ہیٚچھنہٕ گٔمٕژ کِٔہنۍ نہٕ مگر مےٚ توٚگ پَتہٕ پانَے سٕژٕ کٲم کَرٕنۍ تہٕ بہٕ چھٮ۪س اَکھ اَصٕل سٕژ ییٚمہِ سۭتۍ مےٚ پَنٛنِس دٮ۪ماغَس منٛز اَصٕل اَصٕل اَیڈیا چھِ یِوان بہٕ چھٮ۪س تِتھی پَلو بَناوان بیٚیہِ چھٮ۪س بہٕ کُنہِ وِز یوٗٹوٗب پٮ۪ٹھ وٕچھان اَز کیاہ ٹرٛیٚنڈ چھُ پَتہٕ چھٮ۪س بہٕ تَمے قٕسمٕکۍ پَلو تہِ ہیٚکان بَنٲیِتھ یِم کَسٹَمَر مےٚ نِش یِوان چھِ تِم چھِ واریاہ سٮ۪ٹھاہ مطمعین آسان تِکیازِ تِمَن ہنٛد پَلو چھِ آسان بالکل تِتھَے پٲٹھۍ تیار یِتھ پٲٹھۍ مےٚ تِمو ؤنۍ مٕتۍ چھِ آسان اللہ تعلٰی ہَس چھٮ۪س بہٕ شُکر ادا کَران زِ مےٚ چھُ یُتھ اَصٕل اَکھ ہُنَر پانَس اَتھۍ